یُس کٲشِر زبان چھِ یِوان یوٗز کَرنہٕ یہِ چھِ واریاہ کَم یِوان آز کَل یوٗز کَرنہٕ کیٛازِکہِ یُس ٹرٛیڈَس منٛز یا سکوٗلَس منٛز اگر أسۍ کَتھ کَرو تَتہِ چھِ زیادٕ تَر کَرَن اُردو یا اِنٛگلِش یوٗز کٲشُر چھُنہٕ کانٛہہ نامُو نِشانٕے بیٚیہِ یُس یہِ لوکَل لوکَل منٛز چھِ یِوان مطلب گامو منٛز چھِ یِوان کَرنہٕ کٲشُر واریاہ زیادٕ اَصٕل پٲٹھۍ کیٛازِکہِ گامو منٛز چھِنہٕ آسان تِتھ پٲٹھۍ تٲلیٖم تہِ کینٛہہ تَوَے چھِ تَتہِ کٲشُر وٕٲشُر کَران یِم باقٕے بازَر وازَر تَتہِ چھِ کَران صِرف اُردو بیٚیہِ اِنٛگلِش تَتہِ چھَنہٕ زَن چھِنہٕ کٲشِر زَبان تِم زانٲنی